دوٚیُم پرٛوڈَکٹ اوس مےٚ کوٚرمُت آرڈر نا سُہ اوس مےٚ کوٚرمُت یِم ٹی شارٹہِ زٕ ترٛےٚ تہٕ یِم ٹی شارٹہِ واژٕ مےٚ یِتھُے یِم واژٕ تہٕ کیٛاہ چھِس وَنان گۄڈٕے گوٚو یِمَن ڈِلے واریاہ زیادٕ یِم آسہٕ واتان غلط ایڈرَسس پٮ۪ٹھ ایڈرَس اوس صحیح دِتھ تہِ ٲسۍ تِم غلط ایڈرَسس ٲسۍ تِم پَتہٕ ڈیلِوَر کَران تہٕ یہِ وُچھ مےٚ اَکھ پرٛابلِم یِمَن اوس نہٕ ایڈرَسٕے برابر لوکیشَن ٲس نہٕ یِم ہٮ۪کان برابر لوکیٹ کٔرِتھ دوٚیُم مَسلہٕ وُچھ اَتھ منٛز یہِ زِ مےٚ زِ یُس یہِ سایِز اوس اَتھ اوس ترٛےٚ شارٹہٕ ٹی شارٹہِ آسہٕ یِم ترین ٹی شارٹن ٲسۍ ترٛےٚ سایِز آرڈر اوس کوٚرمُت مےٚ اَکٕے سایِز مےٚ اوس کوٚرمُت میٖڈیَم سایِز آرڈر یِمَو اوس سوٗزمُت لانٛگ سایِز اکھ شارٹ سایِز اَکھ میٖڈیَم سایِز اَکھ یہِ تور نہٕ مےٚ سَمجھ کیٚنٛہہ یِمَو کیٛازِ اوس یہِ سوٗزمُت اور یِمَو اوس یہِ بِلکُل پَنٕنہِ مَرضی پٮ۪ٹھ سوٗزمُت یہِ زَن نہٕ مےٚ بِلکُلے پَسنٛد اوس اور بیٛاکھ چیٖز یُس مےٚ وُچھ اَتھ سۭتٮ۪ن سۭتۍ سۭتۍ سُہ گوٚو یہِ زِ یُس زَن یِم ٹی شارٹہِ آسہٕ یِمَن اوس کَلر کَلر اوس یِمَن بِلکُل بَکواس کَلر خراب کَلر آو نہٕ مےٚ یِہُنٛد بِلکُلُے پَسنٛد تِکیٛازِ یُس یِمَن کَلر اوس یِتھُے یہِ چھوٚل ییٚمہِ ساتَن یِم مےٚ چھٔلۍ یِم پَلو یِمَن ہسا درٛایہِ یِم کَلر یِم گٔے بِلکُل بےٚ رَنٛگہٕ یِمن ہسا ؤژھ گانٛد صحیح اور سۭتی گٔے یمَن بیٛاکھ چیٖز یِم گٔے تِم شرٛنٛک ہِوۍ یِم ٲسۍ سُکڈَن ہِوۍ یہِ گٔے یِمَن بیٛاکھ پرٛابلِم اور تَمہِ پَتہٕ یۄس یِمَن لاسٹٕچ پرٛابلِم بہٕ تۅہہِ وَنہو سۅ گٔیہِ یہِ زِ یِمن ؤژھ فیٖڈ واریاہ سۄ ببلِنگ چھَنا گژھان سُے گوٚو یِمَن فیٖڈ ؤژھ یِمَن واریاہ زیادٕ یِم چھِ کیٚنٛہہ چیٖز یِم سُنٛد مطلب مےٚ خراب باسیٚے یِم نہٕ مےٚ پَسند آیہِ بِلکُل تہِ کِہیٖنٛۍ ہُتھٕ پٲٹھۍ اَگر وُچھو سایِز یِم سَستہٕ پیٚیاے مےٚ یِم مَگر تیٖتۍ تہِ پیٚیہِ نہٕ سَستہٕ کِہیٖنٛۍ زِ یِم آسن ییٖتیٛاہ خراب ییٖژاہ ٲسۍ نہٕ مےٚ اُمید تہِ کیٚنٛہہ زِ یِم آسٮ۪ن ییٖتیٛاہ خراب مَگر وۅنۍ کیٛاہ کَرو یِم ٲسۍ ییٖتی ییٖتھی تہٕ یِمو سوٗز یِم یِتھی چیٖز وۅنۍ ما ہٮ۪کہٕ ہاکھ اَتھ پَتن اِٮستعمال کٔرِتھ واپَس دِتھ تَوٕ کٔنۍ باسیٚے مےٚ نا یِمَن ٲسۍ تھوڑا پرٛابلِمٕے تہٕ